کوآرڈِنیٹر پرٛژھِ یَتھ کَن سوال زِ اَگرے ژٕ سانہِ کَمپٔنی منٛز آوُکھ ژےٚ دِتُتھ ییٚتہِ ییٖژہ مُلازمَتھ کٔرٕتھ ژےٚ اَسہِ سۭتۍ تہٕ ژےٚ کیاہ کوٚرُتھ حٲصِل پارٹِسپینٹ دِیس جواب زِ مےٚ حظ کوٚر یِیٖتِس ٹایمَس تُہنزِ کَمپٔنی منٛز مُلازمَتھ مےٚ حظ کَمو مُنافہٕ تہِ اَصٕل بیٚیہِ حظ ہٮ۪وٚچھ مےٚ زِ وۄتُھن بِہُن کِتھ کٔنۍ چھُ آسان پَنٕنٮ۪ن سۭتۍ تہٕ پیش کِتھ کٔنۍ چھُ آسان یُن بیٚکِس سۭتۍ